بہٕ گٔیَس اوترٕ بازَر مےٚ اوٚن تَتہِ کنڈِشنَر یانۍ مےٚ کَلہٕ چھوٚل مےٚ گوٚو تَمہِ سۭتۍ تہِ مَس خراب مےٚ ژوٚل مَس نیٖرِتھ بیٚیہِ اوس سُہ اٮ۪کٕسپایَر بیٚیہِ اوس نہٕ سُہ اَصٕل کیٚنٛہہ یہِ تِمو ووٚنمُت اوس تیُتھ درٛاو نہٕ سُہ کیٚنٛہہ بیٚیہِ گوٚو مےٚ مَس تَمہِ سۭتۍ واریاہ چِپ چِپا